ٲں اَلسَلامُ علیکُم ٲں مےٚ حظ کٔرِیوٗ مِنٛترا پٮ۪ٹھ آرڈر پٔتمہِ لَٹہِ اَکھ ٲں کُرتی وارِیاہ وارِیاہ سافٹہٕ ٲسۍ یِہ وارِیاہ نَرٕم ٲں رینٛج تہِ اوٗس وارِیاہ اصٕل پانٛژھ ہَتھ رۄپیہِ ٲں ییٚمہِ حِساب بہٕ سونٛچان ٲسٕس تَمہِ حِساب درٛاو سُہ وارِ یاہ اصٕل ٲں مِٹیٖریَل اوٗس اصٕل سُہ کوٚر مےٚ واش وارِیاہ اصٕل درٛاو سُہ نَرٕم کوالٹی ہُنٛد وارِیاہ اصٕل ہاے کوالٹی ہُنٛد اوٗس سُہ فیبرِک وارِیاہ اصٕل پرٛوڈَکٹہٕ اوٗس سُہ